یَکدَم بہٕ چھُس اَتھ سۭتۍ اِتفاق تھاوان کہِ یِم زَن سٲنۍ یَنٛگ لُکھ چھِ یا یَنٛگ یَنٛگ بَچہِ چھِ تٕم چھِنہٕ اٮ۪ن اٮ۪نکَریج کِہیٖنۍ سپوٹسَس منٛز کانٛہہ تہِ حِصہٕ نِنہٕ خٲطرٕ گۄڈنِچ پرٛابلِم یُس چھِ سۄ چھِ پرٛاپَر فیسَلٹیٖز چھَنہٕ اٮ۪ویلبٕل کِہیٖنۍ ہَرکُنہِ ڈِسٹِکَس منٛز سپوٹسہٕ خٲطرٕ دوٚیِم چھَس یۄس پرٛابلِم چھےٚ سۄ چھِ سٲنۍ بَچہِ چھِ زیادٕتَر فون آسان یوٗز کَران بیٚیہِ اِنڈور روزُن گَرَس منٛز روزُن پَسنٛد کَران نٮ۪بَر نیرںہٕ کھۄتہٕ اَسہِ پَزِ کَرُن اَسہِ پَزَن ہَرکُنہِ گامَس منٛز کینٛہہ اٮ۪ویرنٮ۪س پرٛوگرام چَلاوٕنۍ ییٚمہِ سۭتۍ أسۍ لُکھ ہٮ۪کہٕ ہوکھ اٮ۪ویر کٔرِتھ زِ گِنٛدُن درٛوٚکُن کوٗتاہ ضٔروٗری چھِ سانہِ جِسمہٕ خٲطرٕ سانہِ ذہنہٕ خٲطرٕ تہٕ اَسہِ کِتھ پٲٹھۍ پَزَن پَنٕنۍ بَچہِ اُکُن مٲیِل کَرٕنۍ زِ تٕم نِنۍ زیادٕ زیادٕ پاٹ اَتھ گِنٛدنَس تہٕ درٛوٚکنَس منٛز دوٚیِم چیٖز ہٮ۪کو أسۍ کٔرِتھ دوٚیِم چیٖز ہٮ۪کو أسۍ بَچَن کینٛہہ کِٹٕس پرٛووایِڈ کٔرِتھ کینٛہہ گِنٛدنٕکۍ کِٹٕس پرٛووایِڈ کٔرِتھ یُس زَن تٕم اَتھ کُنہِ ساتہٕ زَن مُتٲثر گِنٛدنَس کُن گژھن یا اَسہِ پَزَن ہَرکُنہِ ڈِسٹِکَس منٛز کینٛہہ سٹیڈیَم بَناوٕنۍ اٮ۪ویرنٮ۪س پرٛوگرام تھاوٕنۍ ہرکُنہِ سکوٗلَس منٛز ہرکُنہِ سکوٗلَس منٛز کینٛہہ گیمِنٛگ پیٖریَڈٕز اِنٹرٛڈوٗس کَرٕنۍ گیمِنٛگ سامان دٔستیاب تھاوُن یُتھ زَن لُکَن یا شُرٮ۪ن زیادٕ زیادٕ اِنٹرٛسٹ بَنہِ گِنٛدنَس درٛوٚکنَس کُن یُتھ زَن تِم ہمیشہِ روزَن اَتھ گِنٛدنَس درٛوٚکنَس سۭتۍ وابسطہٕ تہٕ تِہُنٛد ذہن تہٕ بیٚیہِ تِہٕنٛز باڈی روزِ تنٛدرُست